یِم زَن ہِندوستانَس منٛزن چھِ یِوان آفِشَل لینگویجِز بولنہٕ ییٚتہِ چھےٚ آفِشَل لینگویج اَگر أسۍ وُچھو تِم چھےٚ زٕ ہِندی تہٕ اِنگلِش یہِ چھِ کٔرِتھ ذکِر آرٹٕل ترٛےٚ ہَتھ تہٕ اَکتٲجہَس منٛز سُہ چھُ یہِ ذِکِر کَران یِم زَن یوٗنِیَن چہِ آفِشَل لینٛگویجِز چھِ تِم چھِ ہِندی تہٕ اِنٛگلِش تمہِ وَرٲے چھِ ییٚتہِ کینٛہہ شڈولٕڈ لینٛگویجِز یِم زَن زٕتووُہ چھِ تِمَن مَنٛز چھِ یِوان اَسامیٖز چھِ بنٛگالی چھِ بودو چھِ ڈوگری چھِ گُجراتی چھِ منی پوٗری چھِ سِندی چھِ تامِلی چھِ تیٚلگوٗ چھِ تہٕ امہِ وَرٲے باقٕے ییٚلہِ أسۍ گٔنٛزراوو زٕتووُہَس تانۍ چھِ بیٚیہِ تہِ کینٛہہ لینٛگویج اَگَرے أسۍ وٕچھو ہِندُستانَس منٛز چھُ ٹوٹَل یہِ چھُ آمُت وٕچھنہٕ اَتھ پٮ۪ٹھ چھُ آمُت رِسٲرٕچ کَرنہٕ یہِ چھُ آمُت وٕچھنہٕ کہِ کۭژاہ لینٛگویج چھِ ییٚتہِ یِوان لینٛگویجِز تہٕ ڈایلیٚکٹِکٕس چھِ تِم چھِ شُراہ شَتھ بیٚیہِ چھِ ییٚتہِ کینٛہہ یِم زَن لینٛگویج فیملیٖز چھِ تِم چھِ اِنڈو آریَن چھِ ڈرٛوِڈِیَن چھِ اَمہِ وَرٲے تہِ چھِ بیٚیہِ کینٛہہ مَگَر یِم زَن زیادٕ تعلُق چھِ تھاوان تِم چھِ تھاوان اِنڈو آریَن زَبانَن سۭتۍ اَگَر أسۍ وٕچھو ہِندُستانَس منٛز چھِ مُختلِف زَبٲنۍ ییٚتہِ چھِ لِنٛگوِسٹِک ڈایوَرسِٹی اَگَرے أسۍ وٕچھو یِم زَن اگر أسۍ پَتہٕ وقتہٕ پٮ۪ٹھَے وٕچھو ہِنٛدُستانٕچ ہِسٹِرٛی وٕچھو تاریٖخ وٕچھو تَواریٖخ وٕچھو ہِنٛدُستانٕچ یور چھِ آمٕتۍ مُختلِف جایو پٮ۪ٹھ لُکھ روزنہِ مُختلف جایو پٮ۪ٹھ چھِ آمٕتۍ لُکھ یِمو ییٚتہِ راج چھِ کوٚرمُت ییٚلہِ زَن اَکھ اِنسان کُنہِ جایہِ چھِ گژھان سُہ چھُنہٕ گژھان خٲلی پَنُن پان ہیٚتھ کینٛہہ سُہ چھِ یِم زَن تٔمۍ سٕنٛدِ یادے چھِ آسان تِم ہٮ۪تھ یۄس زَن تٔمۍ سٕنٛز زَبان چھِ آسان یُس زَن تٔمۍ سٕنٛز طور طٔریٖقہٕ چھِ آسان تِتھَے کٔنی آے تِم لُکھ تہِ پَنٛنہِ تِم زَبٲنۍ ہَتھ یور تہٕ ییٚتہِ گوٚو تِمَن زَبٲنٮ۪ن ہُنٛد آغاز ییٚتہِ لٔگۍ لُکو وٕچھِنۍ تہٕ سۄ زَبٲنۍ بَنے پٔرمِنٹ پٲٹھۍ ییٚتِچ اَکھ زَبان یۄس زَن ہِندُستان کیو لُکو لٔج بولٕنۍ یۄس زَن یہِ لِنٛگوِسٹِک ڈایؤرسِٹی چھِ ہِنٛدوستان چھِ یِوان ماننہٕ اَتھ منٛز کہِ ییٚتہِ چھِ یِوان واریاہ مختلف زَبٲنۍ بولنہٕ تہٕ پرٛٮ۪تھ کُنہِ زَبٲنۍ چھِ پَنٕنۍ پَنٕنۍ اَکھ سُہ اہمیت پَنٕنۍ پَنٕنۍ سُہ اَکھ تواریٖخ یِتھ کٔنۍ زَن کٲشِر زَبان چھِ أسۍ وٕچھو اَمِچ تَواریٖخ یہِ کَتہِ پٮ۪ٹھ آیہِ چھےٚ سۄ اَکھ پَنٕنۍ مخصوٗص اکھ تَوارِیٖخ تِتھَے کٔنی چھِ سارنٕے زَبٲنٮ۪ن یِم زَن ہِندُستانَس منٛز بولنہٕ چھِ یِوان اَگَرے أسۍ وٕچھو یِم زَن یِم یۄس زَن یہِ لِنٛگوِسٹِک ڈایؤرسِٹی چھِ ہِندُستانَس منٛز یِم مُختلِف زَبٲنۍ چھِ یِوان بولنہٕ أسۍ ہیٚکو یہِ وٕچھِتھ أسۍ ہٮ۪کو یہِ یِتھ کٔنۍ زَن أکِس باغَس منٛزَن مُختلِف قٕسمَن ہٕنٛدۍ پوش چھِ آسان تہٕ سُہ باغ چھُ سُہ پھۄلوُن باغ آسان سُہ باغ چھُ سَجان آسان تِمو مختلف قٕسمٕکٮ۪و تِمو پوشو سۭتۍ اِنسان چھِ وَنان تِم چھِ تیٖتیٛاہ دِلکَش آسان اِنسان چھِ وَنان نہ ہُمنٕے نِش گژھو ییٚتھی یِمنٕے پوشَن نِش گژھو ہُتنٕے بیٚہمو تِتھٕے کٔنی چھِ مُختٔلِف زَبٲنۍ ہِندُستان چھِ یِم چھِ تیٖژاہ دِلکَش یُس تہِ زَن یور چھِ یِوان تِمَن چھِ بوزان چھِ اَکھ زَبان تہٕ گَژھان چھِکھ سۄ خۄش ییٚلہِ زَن تِم دوٚیِم زَبان ہِندُستانٕچ چھِ بولان تِمن چھِ گژھان سُہ تَمہِ کھۄتہٕ خۄش تہٕ ییٚتہِ چھِ سارے زَبٲنۍ یِم زَن چھِ ییٚتہِ یِم زَن بولنہٕ چھِ یِوان تِم تِمن چھِ سارنٕے ہِشی اہم اہمیت تہٕ وَنۍ امہِ موٗجوٗبَن چھِ یِوان یہِ آفِشَل لینٛگویج اَکھ تھاونہٕ لُکھ اَتہِ گَژھِ سُہ کَنفیوٗجَن کریٹ تاکہِ تَمام لُکھ ہیٚچھَن سُہ اَکھ آفِشَل لینٛگویج یۄس پوٗرٕ ہِندوستانَس منٛز بولنہٕ یی تہٕ آفِسَن منٛز یی بولنہٕ سکوٗلَن منٛز